السلام علیکم وعلیکُم السلام ٹھیٖک چھُوٕ آ ٹھیٖک حظ تُہۍ کَم حظ آچھا اچھا اہن حظ اہن حظ اَچھا بنہِ حظ بنہِ بنہِ أسۍ چھِ دِوان ویسے گِلاس چھِ أسۍ دِوان پانژھ رۄپیہِ وَلہٕ وٕچھو سُہ کرو پتہٕ ییٚتی آچھا اۭں آ آ بنہِ بنہِ سُہ یی یوٗرۍ کرو کَم ترٛےٚ ژور رۄپیہِ بنہِ أسۍ چھِ کٕنان یِمَے ربڈوٗ گِلاس پلیٹ ولیٹ سورٕے اۭں اَچھا اَچھا

کینٛہہ چھِنہٕ کینٛہہ چھِنہٕ بنہِ آ آ بنہِ آ آ مےٚ نِش چھِ سورٕے کینٛہہ آسان یہِ ژےٚ ضوٚرَتھ ٲسی بہٕ چھُس سورٕے تھاوان آ آ اۭں اۭں سٲرٕے سٲرٕے آ آ اۭں اۭں اصٕل اصٕل کوٚرٕتھ ٹھیٖک چھُ ٹھیٖک چھُ اۭں ٹھیٖک اَدٕ کیٛاہ اَدٕ کیٛاہ